یِم زَن گرٛیٖسۍ چھِ آسان زٔمیٖندار چھِ آسان تِمَن چھِ واریاہ زیادٕ پرٛابلِمٕز فیس پٮ۪وان کَرٕنۍ واریاہ زیادٕ مُشکِلات چھِ پٮ۪وان تِم مُشکِلاتَن ہُنٛد سامنہٕ چھُ پٮ۪وان تِمَن کَرُن تِکیٛازِ اَگر نہٕ وقتَس روٗد پیٚیہِ دوا چھُنہٕ کُنہِ ساتہٕ کارگرٕد گژھان مال چھُ خراب گژھان ژوٗنٛٹھٮ۪ن چھُ سٕکیب کھَسان یا تہِ فصٕل یُس تہٕ تِم وۄپدایَن دانہِ ٲسِن ژوٗنٛٹھۍ ٲسِن ڈوٗنۍ ٲسِن کیٚنٛہہ ٲسِن کُنۍ ساتہٕ چھُ موسمہٕ سۭتۍ ہٮ۪کان خرٲبی گٔژھِتھ دَوٕہاو سۭتۍ ہٮ۪کان خرٲبی گٔژھِتھ تٔمِس بِچارَس چھِ واریاہ زیادٕ واریاہ زیادٕ مطلب مُشکِلات پٮ۪وان کَرٕنۍ سامنہٕ